بہٕ حظ گوس اکھ زٕ دۄہ بروٗنٛٹھ کۄلگوم تِکیٛازِ اَسہِ اوس نہٕ گرِ أسۍ ٲسۍ دانس پٮ۪ٹھ رَنان آز اَسہِ اوس پٔتلہٕ أسۍ ٲسۍ سیُن تہِ بتہٕ تہِ رَنان تٔتھۍ منٛز حظ گرِکیٚو حظ دوٚپ اَز چھِ سحری رایِس کُکرس منٛز رَنان مےٚ دوٚپ بہٕ تہِ گژھہٕ وۄنۍ کۄلگوم بہٕ حظ گوس پتہٕ کۄلگوٗم مےٚ حظ وُچھ تَتہِ رایِس کُکر حظ ییٚلہِ مےٚ سُہ اوٚن ییٚلہِ مےٚ سُہ تَتہِ وُچھ حظ تٔمۍ حظ دیتیٚو سُہ دہن ساسن حظ پینسانِک اوس کمپٔنی ییٚلہِ حظ مےٚ وُچھ تَتہِ ہسا اوس سُہ باسان واریاہ اَصل ییٚلہِ مےٚ سۄ گرٕ أنۍ گرِکٮ۪ن تہِ باسے یہِ چھِ واریاہ اَصل کمپٔنی تہِ چھ اَصل ییٚلہِ ہسا اَسہِ گۄڈٕنِکۍ دۄہ روٚن لوگ تَتھ منٛز بتہٕ وَتہٕ تتھ منٛز گوٚو اَصل بتہٕ دۄن تریٚن دۄہن اوس سُہ ٹھیٖک پکان حظ ییٚلہِ ژوٗرمہِ دۄہ گٔے کأم پتہٕ حظ ییٚلہِ سۄ اَسہِ پاورس کُن لٲج حظ تَتھ ہسا أس پتہٕ بتس بنان تلہٕ ژٕنۍ پتہٕ حظ گٔے کأم اَسہِ حظ بدلوو تَتھ پتہٕ پلیٹ تہِ ترٛووُس دۄیہِ لٹہِ حظ پلیٹ بیٚیہِ حظ أنِس بانہٕ تہِ ڈکھنہٕ حظ أسِس فٕٹان سُہ چھُنہٕ کہیٖنۍ پروڈکٹے حظ کہیٖنۍ چھُنہٕ سُہ کمپٔنی تہِ سُہ چھنہٕ کہیٖنۍ چیٖزٕے پتہٕ حظ گٔے کأم لگ بگ گٔے دہ پنٛداہ دۄہ تٔمۍ حظ کوٚر اَسہِ شاٹ تارِ پتہٕ حظ گٔے کأم مےٚ حظ وۄنۍ دپیو تٔمِس تَتھ أس ویرنٹی مےٚ حظ انیے تٔمِس سۄ واپس تٔمۍ تہِ رٔٹۍ نہٕ واپس کیٚنٛہہ تِکیٛازِ سُہ چھنہٕ اَصل پروڈکٹ کیٚنٛہہ مےٚ تھوو سُہ وۄنۍ گرے سُہ لگہِ نہٕ وۄنۍ کُنے سُہ حظ دِموٗن وۄنۍ کبأڈِس تیُتھ ہیوٗ پروڈکٹ سُہ لگہِ نہٕ کُنے